پاورٕ وغٲر چھَنہٕ کانٛہہ تہِ شوٗب أسۍ چھِ پاورَس پٮ۪ٹھے سورُے رَنان تہِ شیران تہِ چھَلان تہِ چھۄکان تہِ آب تہِ چھُ وُشنان تَمے سۭتۍ یِہَے یہِ بَتہٕ چھِ رَنان سیُن چھِ رَنان چاے چھِ کَران ژۄچہِ چھِ کَران سُہ پریٚس چھِ پَلوَن کَران اِنوٲٹَر چھُ وَنٛدَس منٛز چھِ سختی واریاہ یِوان تٔمِس واریاہ مُشکِلات چھِ گَژھان کھیوٚن چھُ چیوٚن چھُ آسان ڈُبوُن ڈالُن چھُ آسان ہیوٚر چھُ بۄن چھُ کٕژاہ سختی چھے یِوان پاورٕ وَغٲر پاورٕ وَغٲر نَہ سا چھ کٕہٕنۍ تہِ زِندگی پاورٕ سۭتی چھُ سورُے پاورٕ سۭتی تہِ چھُ بَنان آب پھوٚر چھِ وُشنان بانہٕ چھَلنہٕ خٲطرٕ سرٛان کَرنہٕ خٲطرٕ ڈوٗنہٕ ڈالنہٕ خٲطرٕ کھٮ۪ن چٮ۪ن چھِ أتھۍ پٮ۪ٹھ تیار کَران ژۄچہِ چھِ کَران چاے چھِ کَران پَلو چھِ چَلان لایِٹ چھِ ساروی کھۄتہٕ کٲم چھِ ہٮ۪کان کٔرِتھ لایٹِس تَل اِنوٲٹَر چھُ اوٚنمُت توتہِ چھِ واریاہ مُشکِلات یِوان تم پاورٕ وغٲر پاورٕ وَغٲر زِندگی چھَنہٕ کِہیٖنۍ پاورٕے چھُ زیادٕ غریٖب لوٗکھ کَتہِ اَنَن گیس گیس چھُ درٛوٚگ واریاہ تَمہِ مۄکھ چھِ کَران پاورٕ سۭتی رَنان چھِ شیران چھِ ژۄچہِ چھِ چاے چھِ بَتہٕ چھِ سیُن چھُ اِسلیے چھِنہٕ پاورٕ وغٲر چھَنہٕ زندگی کانٛہہ پاورٕ چھُ سورُے پاورٕ رُس چھِ زِندگی پاورٕ چھِ کھٮ۪ن تہِ چٮ۪ن تہِ ڈُوُن تہِ ڈالُن تہِ بِہُن تہِ آب پھوٚر چھِ وٕشناوان بُتھ چھِ چھَلان پَلو چھِ چھَلان لۄکٹٮ۪ن لَکٹٮ۪ن بَچَن چھِ زیادٕ مُشکِلات گژھان تُرنہِ آبہٕ سۭتۍ تُرُن چھُ وَنٛدَس چھِنہٕ ہٮ۪کان اِستعمالٕے کٔرِتھ تُرُن آب بٮ۪مارَس چھُ زیادِٕ مُشکِل گَژھان رِح لَدَس چھِ زیادٕ مُشکِل گَژھان سردی منٛز واریاہ مُشکِلات چھِ یِوان اَتھ پاورٕ وَغٲر پاورٕ وَغٲر چھَنہٕ زِندگی کانٛہہ رَنُن چھُ تیٚلہِ کہِ زَمانہٕ ٲسۍ دان ٲسۍ آسان مَچہِ آسہٕ آسان گٲجۍ آسہٕ آسان آز چھِ گیٖزَر آز چھِ یِم آسان سِٹیٚنمر اَتہِ چھِ واریاہ آسان پاورَس پٮ۪ٹھٕے سورُے چھُ پاورَس پٮ۪ٹھٕے آسان پاورٕ سۭتی چھےٚ سٲرٕے شوٗب تہِ پاور سۭتی چھِ